یِم خاص تِہوار تہٕ چھُٹیہِ ہِندُستانَس منٛز مَناونہٕ یِوان چھِ تِمو منٛز چھِ عیٖد یِوان یہِ چھِ مُسلمان مَناوان ؤرۍ یَس منٛز چھِ زٕ عیٖدٕ یِوان عیٖدالضحیٰ تہٕ عیٖدالفطر عیٖدالضحیٰ اَتھ چھُ بیٛاکھ ناو بکرا عیٖد یہِ چھِ دہ ذِالحَج مَناونہٕ یِوان عیٖدالفطر یہِ چھُ ماہِ رمضان موٚکلِتھ مَناونہٕ یِوان بیٛاکھ چھِ ہولی یہِ چھِ ہِندو مَناوان اَتھ چھِ رنٛگَن ہُںٛد تہوار تہِ وَنان اٮ۪مہِ دۄہ چھِ یِم پانہٕ ؤنۍ رنٛگو سۭتۍ آسان گِنٛدان بیٛاکھ چھِ دیوالی یِتہِ چھِ ہندووٕے مَناوَن اَتھ چھِ بیٛاکھ ٹا اَتہِ چھِ اٮ۪مہِ دۄہ ٹاس تِم ترٛاوان بیٛاکھ چھُ کِرٛسمَس یہِ چھِ عیٖسٲے مَناوان بیٛاکھ اَکھ چھُ رامنَومی یہِ چھِ ہندو مَناوان امہِ دۄہ چھُ زامُت راما بیٛاکھ چھُ اِنڈِپٮ۪نڈنٕس ڈے یومِ آزادی یہِ چھُ پنداہ اگست مَناونہٕ یِوان امہِ دۄہ مِلے ہندُستانَس آزٲدی انٛگریزَن نِش بیٛاکھ چھُ رِپبلِک ڈے یہِ چھُ شَتوُہ جنوری مَننہٕ یِوان